مےٚ چھَ نہٕ گَرِ پارَک کِہیٖنٛۍ بہٕ چھُس نہٕ پَننہِ گَرِ پارَک شیران کِہیٖنٛۍ تِکیٛازِ یُس میٚون گَرٕ چھُ تَتہِ چھِ سیٖمٹٕے یوت ترٛٲوِتھ تمہِ کِنۍ ہیٚکہٕ نہٕ تَتہِ پارَک بٔنِتھ کِہیٖنٛۍ تہٕ گاڈنِنٛگ چھُس بہٕ مَگَر کَران بہٕ چھُس پَننہِ پارکہٕ شیران بہٕ چھُس مَقبَرَس مَنٛز گَژھان مَقبَرَس أنٛدۍ أنٛدۍ لاگان پوش تہٕ مَقبَرٕے سَجاوان مَقبَرسٕے مَنٛز کَران گاڈنِنٛگ مَقبَرَس خوٗبصورَت بَناوان مَقبَرَس مَنٛز پوش ووش تَمام گاڈنِنٛگ کَران تہٕ مَگَر گَرِ چھُس نہٕ بہٕ کران کِہیٖنٛۍ